ہندوستانٕچ اکسادِیات چھِ پٔتۍ میو کیٚنٛژھو دہایو پٮ۪ٹھ ترقی کُن لمان مِسالے أس وَنو ٹیورِزٕم سٮ۪کٹر چھُ ایگرِکلچر سٮ۪کٹر چھُ یا سوٚن ٹرانسپوٹیشن سٮ۪کٹر چھُ آ ٹیورِزٕم سٮ۪کٹرس منٛزنَیہِ نَیہِ سکیم چھِ اَنہٕ یِوان کِسانن خٲطرٕ چھُ آسٲنی ٲس پٲدٕ کَرنہٕ یوان تِمن چھِ مختلف سکیم دِنہٕ یوان تِمن چھِ کھاد پرووایڑ کَرنہٕ یِوان یا کیٛنہہ تِمن چھِ لونز لون دِوان کہ یتھ لونس پیٹھ تِم ٹریٚکٹر چھِ ہیٚکان أنتھ ٹیٚوب وٮ۪ل چھِ ہیٚکان أنتھ یا بیٚیہِ کینہہ چھِ ہیٚکان بَنٲوِتھ تہٕ تٔمۍ پتہٕ اگرے أسۍ وٕچھو یۄس نٮ۪ٹ بینکنگ انٹرنیٹ بینکنگ چھِ أمۍ کوٗتاہ مدد کوٛر أمۍ بَنٲو لایک اگر کانہہ کِسان لون چھُ نِوان سُہ چھُ ہیٚکان آرام سان گرے پیٹھ قٕستہٕ بٔرتھ یا بجلی بِل چھِ آسان بَرٕنۍ سُہ تہِ چھِ ہیٚکان گرے پٮ۪ٹھ بٔرتھ اَسہِ چُھنہ کیش پیٚوان کیری کَرُن کہیٖنۍ تہٕ ایِم اِنٹرنٮ۪ٹ بینکنگ چھِ اکھ أسۍ ہیکو ؤنِتھ اکھ ریولوشن اوٛن أمۍ ہندوستان چہِ اکسادیات ڈیٚولپ کَرنس منٛز